اسہِ چھِ بہن گنٛٹن پاور روزان سٲنۍ زندگی چھِ واریاہ حدس تام پاور کٹ کرنہٕ سۭتۍ پاور سپلاے سۭتۍ مُتٲثر گژھان اسہِ چھِ الگ الگ سیٖزنس منٛز پاور سپلاے روزان اسہِ چھِ روزان مے پٮ۪ٹھ اگستس تام ژۄوہن گنٛٹن پاور مگر سُہ پاور چھُنہٕ اسہِ ژۄۄہن گنٛٹن روزان کینٛہہ سُہ چھِ خٲلی بہن گنٛٹن تھاوان تہٕ یِتھ کٲٹھۍ چھِ أسۍ واریاہ حدس تام مُتٲثر گژھان یۄس بجلی سپلاے پاور سپلاے ژۄوہن گنٛٹن گٔژھ روزٕنۍ سۄ چھِ روزان صرف بہن گنٛٹن اتھ سیٖزنس منٛز تہٕ أسۍ چھِ واریاہ حدس تام مُتٲثر گژھان تِکیٛازِ یتھ سیٖزنس منٛز چھِ اسہِ پاور سپلاے زیادٕ ضروٗرت آسان اسہِ چھِ باغن پمپ شیڈ سۭتۍ یہِ لِفٹ سۭتۍ آب پٮ۪وان دِیُن تہٕ ییٚلہِ نہٕ ژۄوہن گنٛٹن پاور چھُ روزان أسۍ چھِ گژھان واریاہ حدس تام مُتٲثر گژھان پتہٕ چھِ سٚیپٹمبر پٮ۪ٹھ اکتوٗبرس تام بہن گنٛٹن پاور تھاوان مگر سُہ پاور چھِنہٕ بہن گنٛٹن تھاوان کینٛہہ سُہ چھِ خٲلی شیٚنۍ گنٛٹن تھاوان تہٕ تتھ منٛز تہِ چھِ واریاہ مٔنٛزۍ پاور کٹ کران خاص کر اکتوٗبرس منٛز چھِ واریاہ پاورس کٹ کران مٔنٛزۍ مٔنٛزۍ تہٕ أسۍ چھِ واریاہ حدس تام مُتٲثر گژھان نومبر پٮ۪ٹھ دسمبرس تام چھِ أسۍ ژورن پانٛژن گنٛٹن پاور تھاوان مگر واریاہ کٹ چھِ مٔنٛزۍ پاورس دِوان پاور چھِ واریاہے لیٚٹۍ مٔنٛزۍ مٔنٛزۍ نِوان اگر پنٛدہن مِنٹن چھِ پاور نِوان پنٛدہن مِنٹن چھِ تھاوان تہٕ یِتھ کٲٹھٮ۪ن چھِ أسۍ واریاہ حدس تام مُتٲثر گژھان ڈیسمبر پٮ۪ٹھ فیبر ؤری یس تام چھِ آسان ییٚتہِ شیٖن پٮ۪وان تتھ منٛز تتھ سیٖزنس منٛز چھِ سٲنۍ زندگی واریاہ حدس تام پاور نہ آسنہٕ سۭتۍ مُتٲثر گژھان تتھ منٛز چھِ پاورس واریاہ کٹ دِوان تہٕ أسۍ سٲنۍ زندگی چھِ واریاہ حدس تام مُتٲثر گژھان تتھ منٛز چھِ ترٛٮ۪ن گنٛٹن پاور تھاوان مگر ترٛٮ۪ن گنٛٹن چھنہٕ برابر تھاوان لگاتار کینٛہہ تتھ چھِ دٔہن مِنٹن اگرے پاور تھاوان تہٕ أڈِس گنٛٹس چھِ نِوان تہٕ سٲنۍ زندگی چھِ اتھ سیٖزنس منٛز ڈیسمبر پٮ۪ٹھ فروؤری یس تام واریاہ حدس تام پاور نہ آسنہٕ سۭتۍ مُتٲثر گژھان تِکیٛازِ پاورس چھِ واریاہے لٹہِ اگر پاور تریٚنۍ گنٛٹن چھِ آسان تتھ چھِ واریاہے لٹہِ دۄہس منٛز کٹ دِوان اگر دہن مِنٹن تھاوان چھِ أڈِس گنٛٹس چھِ کٹ کران تہٕ مارچہٕ پٮ۪ٹھ اٮ۪پریلس تام چھِ أسۍ ستن ٲٹھن گنٛٹن پاور سپلاے تھاوان مگر سۄ تہِ چھِنہٕ کنٹنوٗ ستن ٲٹھن گنٛٹن تھاوان تتھ چھِ مٔنٛزۍ مٔنٛزۍ واریاہ کٹ دِوان تہٕ أسۍ چھِ واریاہ حدس تام مُتٲثر گژھان تِکیٛازِ اسہِ چھِ آسان تمہِ ساتہٕ آبٕچ ضروٗرت یُس پاور سۭتۍ کھالنہٕ چھِ یِوان تہٕ یِتھ کٲٹھۍ چھِ سٲنۍ زندگی پاور سپلاے سۭتۍ پاور کٹ کرنہٕ سۭتۍ واریاہ حدس تام الگ الگ سیٖزنس منٛز واریاہ حدس تام مُتٲثر گژھان